مےٚ علاوٕ چھِ میٲنِس گَرَس منٛز میون مول موج میون بوے تِم چھِ باغبٲنی کَران تِمَن چھُ واریاہ پَسںٛد یہِ تِمو ٲسۍ گۄڈنِکہِ پٮ۪ٹھ کَران تہنٛدی پٮ۪ٹھٕ ہیٚوچھ مےٚ تہِ مےٚ تہِ لوٚگ اَتھ کُن دِلچَسپی پَتہٕ تہِنٛدی وجہہ سۭتۍ تِمَن چھِ واریاہ پَسنٛد یہِ کَرٕنۍ تہٕ مےٚ تہِ چھِ واریاہ پَسنٛد کَرٕنۍ